یِم أسۍ پَنٕنۍ پَلو چھِ چھَلان تِم چھِ أسۍ ڈِفرنٛٹ طٔریٖقو سۭتۍ چھَلان کُنہِ ساتہٕ چھِ أسۍ کَران کٲم أسۍ چھِ اَتھو سۭتۍ چھَلان کُنہِ ساتہٕ چھِ أسۍ کَران کٲم واشِنٛگ مِشیٖن سۭتۍ چھَلان کُنہِ ساتہٕ چھِ أسۍ چھَلان ناگَس پٮ۪ٹھ تَتہِ چھِ آسان اَکھ وۄکھُل تٔتھۍ منٛز چھِ أسۍ چھَلان پَلو تہٕ اگر أسۍ وٕچھو یِمہٕ یِم أسۍ کَران چھِ پَتہٕ اگر یُس أسۍ یِم یِم کُلوتھٕس چھَلان چھِ پَلو چھَلان چھِ یِمَن چھِ أسۍ کَران کٲم یِم چھِ أسۍ ہۄکھناوان ہۄکھناوان چھِ أسۍ واریاہ طٔریٖقہٕ اگر أسۍ وٕچھو رٮ۪تہٕ کالہِ یعنی کہِ گَرمَس مَنٛز أسۍ چھِ کَران کٲم أسۍ چھِ تھاوان تاپَس تاپھ چھِ آسان رٮ۪تہٕ کالہِ پَلو چھٔلِتھ چھِ تھاوان تاپَس تہٕ یِم چھِ ہۄکھان مگر اگر أسۍ وٕچھو رٮ۪تہٕ یَتھ وَنٛدَس منٛز وَنٛدَس منٛز چھِ آسان روٗد پٮ۪وان وَنٛدَس منٛز چھِ آسان سَرٕد موسم وَنٛدَس منٛز چھِنہٕ أسۍ تھاوان پَلو زٕ آنٛگنَس منٛز یعنی کہِ نیٚبرٕ کَنٮ۪تھ کِہیٖنۍ أسۍ چھِ کَران کٲم وَنٛدَس منٛز أسۍ یُتھُے پَلو چھَلو پَتہٕ چھِ أسۍ تِم سٕپِن کَران سٕپِن کٔرِتھ چھِ أسۍ پَتہٕ کَران کٲم تِم چھِ أسۍ تھاوان یا تھاوو أسۍ یعنی کہِ کُنہِ جایہِ تَتٕے یَتٕتھۍ ہوا آسہِ پَکان یعنی کہِ مگر أسۍ تھاوو تِم ژھٮ۪دنِس ژھٮ۪دُن مطلب گوٚو یعنی کہِ أسۍ تھاوو نہٕ تِم یہِ کُھلے کھُلہٕ جایہِ ترٛاوکھ نہٕ أسۍ تِمہٕ کِہیٖنۍ أسۍ چھِ تھاوان تِم ژھٮ۪دنَس منٛز تَمہِ سۭتۍ چھِ گَژھان کٲم تِم چھِ ہۄکھان تِتھَے کٔنۍ تہٕ واریاہ طریٖقہٕ اگر تُہۍ وٕچھُو أسۍ چھِ کَران کٲم واٹَر گَژھِ نہٕ اَسہِ ضایع گَژھُن آب گَژھِ نہٕ اَسہِ ضایع گَژھُن کِہیٖنۍ أسۍ چھِ کَران کٲم آب نہٕ ضایع گژھنہٕ موٗجوٗب چھِ أسۍ کَران کٲم أسۍ چھِ کَران وۄنۍ آب اِستعمال یعنی کہِ اَصٕل پٲٹھۍ أسۍ چھِ اگر اَسہِ آسہِ کَرٕنۍ کٲم ترٛیش چیٚںۍ أسۍ چٮ۪مو تِژٕے ترٛیش ییٖژاہ اَسہِ لٔجمٕژ آسہِ اَگر أسۍ پَلو چھِ چھَلٕنۍ أسۍ کَرو تیُتُے آب اِستعمال یوٗتاہ اَسہِ لَگہِ تہٕ أسۍ چھِ کَران ہمیشہٕ تھاوان مَدِ نَظر یِہوٚے آب گَژھِ نہٕ اَسہِ ضایع گَژھُن کِہیٖنۍ اَگر اَسہِ آب گوٚو ضایع یہِ چھِ اَکھ اَکھ قُدرٔتی نعمَت اَمہِ سۭتۍ چھِ اَسہِ گَژھان پَتہٕ یعنی کہِ یعنی کہِ یہِ گژھِ اَسہِ کَم کَم کَم تہٕ تَمہِ سۭتۍ گژھِ اَکھ یہِ قُدرٔتی یۄس یہِ رِسورٕس چھِ اَسہِ خۄدایَن دیُتمُت یہِ گژھِ اَسہِ ختم تہٕ أسۍ چھِ کَران کٲم ہمیشہٕ أسۍ چھِ تھاوان اَکھ پوٗرٕ مَدِ نظر اَتھ آبَس یہِ گوٚژھ نہٕ ضایع تہِ گژھُن کِہیٖنۍ تہٕ یِم یِم چیٖز چھِ أسۍ اِقدامات کَران